کانٛہہ تہِ کُل وۄبداونہٕ برونٛہہ چھ أسۍ بیالٮ۪ن ہُنٛد قسم تاے کَران تہٕ بیٚیہِ موسَم تہِ چھُ اتھ مَنٛز اَہَم رول اَدا کَران موسمَس پیٚٹھے چھُ ڈِپیٚنڈ گَژھان زِ کُس کُل کمہِ ساتہٕ یِیہِ وَونہٕ کُلِس موسمَس سۭتۍ سۭتۍ چھِ أسۍ بیالٮ۪ن ہٕنٛدۍ قسم تہٕ چَک کَران زِ بیول چھَ سہی کالٹی ہُنٛد تہٕ أکِس مُنٲسِب وَقتَس مَنٛز چھِ أسۍ پَننن گَرَن اَندَر پَنُن فصل وَوان